یوتانۍ میانہِ بیٚکہِ سوالُک تعلق چھُ کہ ژٕ کیاہ ڈو یو تھنک ژےٚ چھُ یا ژٕ چھکھا یہِ چانہِ حساب چھا کہ تَمام یِم بَچہ یِم چھا کران ہایر ایٚجوکیشن پٔرسو یا تِم چھا کَنٹنیو فیملی سۭتۍ بزنٮ۪س کران یا تِم چھِ کران جاب مطلب یہِ چھُ پرٮ۪تھ کُنہِ جایہِ مطلب حالاتو متعلق کانٛہہ بَچہِ چھُ ہایر ایٚجوکیشن پٔرسو کران نَتہِ یتھ سٲنس مطلب یتھ ضعلس تعالق چھُ کپوٲرس سۭتۍ ییٚتہِ چھُ مےٚ باسان مطلب یہِ چھُ برابر یہِ پٮ۪ٹھ ییٚتہِ چھِ مطلب پَنژہ پٔرسینٹ لُکھ پٔرسو ہایر ایٚجوکیشن کران پَنژہ پٔرسنٹ پٕنژٕ پٔرسنٹ لُکھ چھِ مطلب زیادٕ جابس پٮ۪ٹھ کران کیازِ گریلو حالات چھِ آسان کٲنٛسہِ بِچٲرِس فیملی پریشانی چھِ آسان ییٚمہِ سۭتۍ یہِ کَنٹنیو چھِنہٕ ہیٚکان پَنٕنۍ ہایر ایٚجوکیشن پٔرسو کٔرتھ کیٚنٛہہ کیازِ أمس چھُ آسان مطلب بِچارس باقٕے گرٕکۍ حالات کیازِ زنٛدگی کھٔت زنٛدگی خٲطرٕ روزنہٕ تہٕ زِندگی گُزارنہٕ خٲطرٕ یُس ساروٕے منٛز یُس ییٚتہِ خٲطرٕ ضروری چھُ سُہ کھیٚون چیٚون گوٚو ژےٚ گَژھی رو روٹی کَپڑا مکان تٕم ترٛےٚ چیٖز گَژھن ضروری آسٕنۍ اور یُس زَن أمس یُس چیٖز أمس اوس نہٕ وقتس پٮ۪ٹھ کھیٚن چیٚنُک سامان موٚیسر کہینۍ یہِ چھُ بِچور اتی پَنٕنۍ تعلیم کران سماپتہٕ یہِ چھُ کران کانٛہہ جاب یہِ چھُ گژھان کُن پریویٹ جاب کرنہِ یہِ چھُ گژھان کُنہِ ہوٹلس منٛز ایز اےٚ ویٹر کٲم کرنہِ تہٕ یا چھُ کران یہِ بِزٲتی یا چھُ کانٛہہ بِچٲرِس گریلی فیملی حالات آسان کٲنٛسہِ بِچٲرس چھِ گرس منٛز اکُے چھُ گرس منٛز مول موج چھِ بٕڑٕ یا بٮ۪مار چھِ اللہ تعالیٰ بچاوِنۍ کانٛہہ تکلیفس منٛز چھُ مُبتلہ تہٕ یہِ بِچور تہِ چھُنہٕ ہیٚکان مطلب فیملی ہِنٛد حالات ییٚلہ أمِس پرابلِم چھِ آسان فیملی چھنہٕ ہیٚکان پٔرسو ایٚجوکیشن ہایر کٔرتھ یہِ چھُ بِچوٗر کیازِ أمِس چھُ تِتھۍ حالات بنان یہِ بِچوٗر پرِ ہے أمِس اوس شوق مگر ییٚتہِ چھُ تیٚتھ مطلب یہِ یہِ علاقہ چھُ مطلب اللہ تعالیٰ ہن چھِ ییٚتہ یوٗت مطلب لوٗکن یِم قٲبلیت چھِ ییٖژ بَچن منٛز مگر حالات چھِ تِمن بِچارٮ۪ن یِم پرٕہان مگر تٕم چِھنہٕ ہیٚکان پٔرتھ کہینۍ تہِ لہٰذا یُس میانہِ حساب چھُ کہِ یُس سکوٗلنگ چھِ اتھ منٛز چھِ یہِ مےٚ باسان فِفٹی پٔرسنٹ بَچہِ پٔرسو کران ایٚجوکیشن فِفٹی پٔرسنٹ چِھنہٕ ہیٚکان کٔرتھ ہایر ایٚجوکیشن کہیٖنۍ کیازِ وَجہِ چھُ اتھ منٛز گریلو حالات چھِ فیملی مُشکلات چھِ یا گریلو مشکلاتو مطٲبق چھِ اکثر چھِ پَتہٕ یا یا کیٚنٛہہ تِم تہِ لُکھ تہِ چھِ اتھ منٛز آسان کہِ یِمن گرکۍ مطلب کنہِ مطلب بزنٮ۪س بیک گرونڈ چھُ آسان کٲنٛسہِ چھُ گرِ مول موج آسان بزنٮ۪س کران تہٕ أمس چھُ یہِ چھُ پَتہٕ رَٹان یِہے بزنٮ۪س أمس چھُ باسان کہِ شاید کہِ مطلب یُس پریٚزنٹس منٛز کہِ آز یُس ایٚجوکیشن چھُ مطلب ونکیٚنس یُس ایٚجوکیشنُک یُس کَمپیٹشِنُک دوٗر چھُ پَڑا لِکھا چھُ زیادٕ اور جاب تہِ چھُنہِ تیتۍ میلان کہیٖنۍ لِمٹڑ جابٕز چھِ نیران تہِ تمہِ پَتہ چھُ یہِ کران کوٗشش کہِ وَلہ بہٕ کرٕ بزنٮ۪س پٮ۪ٹھ فوکس اگر بہٕ بزنٮ۪س مےٚ یہ سِٹینڑ گَژھہِ تہٕ ساروٕے کھۄتہٕ بوٚڑ مقصد چھُ کہ میانی رۄپیہِ دہ مین مقصد چھُ آسان کہِ ایٹ دَ اینٛڑ رۄپیہِ دَہ کَماوٕ یا پَنٕنۍ یٔڑ پالٕنۍ تہٕ مےٚ باسان یہِ یتھ منٛز چھِ مطلب اتھ منٛز چھِ یہے یہِ برابر یِہے فِفٹی پٔرسنٹ لُکھ چھِ پٔرسو کران ہایر ایٚجوکیشن یِمن یِم یژھان چِھ بٔڑۍ افسر بنُن پگاہ یُس زَن سوسایٹی کرِ ہیٚلٕپ کرنہِ یا گورمیٚنٹ آفسٲرٕس یِم چِھ کران أڑۍ چِھ ڈفرینٹ لیولہِ پٮ۪ٹھ کران بزنٮ۪س أڑن چِھ غریب غریبی ہِنٛد حالات گریلو حالات آسن اور تِم چھِ پَننہِ فیملی کران سروایو یِتھ کٔنۍ کران کانٛہہ جاب لۄکُٹ مۄکُٹ کُنہ ہوٗٹلس منٛز کُنہ ایز یا سیلٕز مین یا ایز ویٹر